اَچھا اگر أسۍ تۄہہِ پو تۄہہِ ووٚنو کہِ تۄہہِ چھُو ٹَرٛٮ۪ولِنٛگ ہُنٛد بَڑٕ شوق تۄہہِ چھُو سفر کَران اَکہِ ڈِسٹِرک پؠٹھ بیٚکِس ڈِسٹِرکَس یا اَکہِ سٕٹَیٹ پؠٹھٕ بیٚکِس سٕٹَیٹَس تُہۍ ؤنِو مےٚ أتی کَرو أسۍ ٹَیکنَالٕجِی ہٕنٛز کَتھ اگر أسۍ ٹَیکنَالٕجِی ہٕنٛز کَتھ کَرو اَمہِ کوتاہ مَدَتھ دِدو تۄہہِ پَنٕنۍ ییٚلہِ تہِ تُہۍ ٹَرٛٮ۪وٕل چھُو کَران ییٚلہِ تہِ تُہۍ سَفر چھُو کَران ٹَیکنَالٕجِی کوتاہ مَدَتھ چھُو تۄہہِ دِوان پَنُن سفر آسان بَناونَس منٛز ہاں برونٛہہ اگر أسۍ کَتھ کَرو أکِس پرٛٲنِس وقتَس منٛز زَن یِم زَن سفر کرنہٕ خٲطرٕ اوس پیٚوان پیدَل سفر اوس پؠوان کَرُن اَکہِ ڈِسٹِرک پؠٹھ بیَیِس ڈِسٹِرکَس واتنَس تامَتھ اوس پؠوان گُرِٮ۪ن ہٕنٛد سفَر کرُن یا تِمَن ٲسۍ آسان برونٛہہ ٹانٛگہٕ یَتھ ٲسۍ وَنان أسۍ تِمَن ہُنٛد سفر کرُن تہٕ کُنہِ وِزِ اوس لگان زٕ دۄہ تہِ ترٛےٚ دۄہ تہِ ٲسۍ لَگان أکِس ڈِسٹِرکَس واتنَس یا دۄہ تہِ اوس لَگان تہٕ وٕنکؠس اگر أسۍ وَتھ وقتٕچ کَتھ کَرو ٹَرٛانَسپوٹٕچ کَتھ کَرو یَتھ منٛز أسۍ ہیٚکان چھِ أکِس ڈِسٹِرک بیٚیِس ڈِسٹِرکَس أسۍ وَتھ ہؠکان أسۍ وٲتِتھ دۄہَس لَگان یا وٕنکؠس اگر أسۍ کَتھ کَرو ٹَرٛینہِ ہٕنٛز کَتھ تہٕ ٹرٛینہِ منٛز چھِ أسۍ ہؠکان دۄہَسٕی منٛز آلموسٹ کینٛژھن سٕٹَیٹَو پؠٹھ تہِ واپَس پھٔرِتھ ڈِسٹِرکَن ہٕنٛز چھِنہٕ کَتھٕے ڈِسٹِرکَس منٛز چھُ أکِس گَنٛٹَس تامَتھ ہؠکان آز ایٖزلی وٲتِتھ تہٕ یہِ چھُ ٹَیکنَالٕجِی ہُنٛد فایِدٕ یا اگر أسۍ کتَھ کرو ٹَرٛٮ۪ولِنٛگ اگر أسۍ پؠوان اوس سَن برونٛہہ کالہِ اَکہِ کَنٛٹرِی پؠٹھ بیٚیِس کَنٛٹرِی اسہِ ٲسۍ واریاہ زیادٕ ٹایِم لگان اوس تِکیازِ سُہ اوس پؠوان اسہِ سَمَنٛدری سفر کرُن سَمَنٛدری شِپٕس سَن ہُنٛد سفر کرُن ٹایِم اوس لَگان واریاہ زیادٕ زٕ دۄہ ترٛےٚ دۄہ ہفتہٕ دَہ دۄہ تہِ ٲسۍ لَگان وٕنٛکٮ۪س اگر أسۍ وٕچھو أکِس دۄہَس منٛز ہؠکان أسۍ اَکہِ کَنٛٹرِی پؠٹھ بیٚیِس کَنٛٹرِی وٲتِتھَن تہٕ یہِ چھُ ٹَیکنَالٕجِی ہُنٛد فٲیدٕ یہِ چھُ اٮ۪مکُے بَدَولَتھ کہِ ٹَیکنَالٕجِی ہِنٛدٕ ذٔریعہِ چھِ ہیٚکان أسۍ یِم چیٖزَن پاسِبٕل گٔژھِتھ